ایٚڈواٹایِزمٮ۪نٹہٕ کُنہِ چیٖزُک یِم اَسہِ میٖڈیاہَس پٮ۪ٹھ چھِ نظرِ گَژھان چھِ واریاہ مدد گار ثٲبِت گَژھان تہِ کیٛازِ کُنہِ تہِ چیٖزُک ایڈ یُس گَژھان چھُ تتھ چیٖزس نِش اَگر أسۍ بےٚ خبر آسَو تہٕ اَسہِ چھُ تیٚلہِ تَمہِ ایڈٕ سٍتۍ تتھ منٛز تٔمۍ چیٖزٕچ زانٛکٲری حٲصِل سَپدان ییٚمہِ سٍتۍ زَن أسۍ واریاہ باخبر چھِ تتھ چیٖزس نِش گَژھان تہٕ اَگر أسۍ سُہ چیٖز اَنُن کَرُن آسہِ تہٕ اَسہِ تَمہِ چیٖزٕچ سٲرٕے زانکٲری حٲصِل گٔمٕژ آسان تہٕ یِتھٕ پاٹھۍ چھِ مےٚ باسان یم ایڈواٹایِزمٮ۪نٹ چھِ گژھان چاہے سُہ اخبارن پٮ۪ٹھ چھا یا ریڈوَن پٮ۪ٹھ یا ٹی وِۍ یَن پٮ۪ٹھ گَژھان کُںہِ چیٖرُک تَمہِ چیٖزٕ سٍتۍ چھِ أسۍ فٲیِدٕ یِوان زِ أسۍ چھِ تتھ چیٖزس سٍتۍ تَمہِ چیٖزٕچ زانٛکٲری چھِ أسۍ سٲرٕے حٲصِل گَژھان